یہِ نِوٕز پیپَر حظ ریڈیو نِوٕز پیپَر تہٕ موبایل فون یِم حظ چھِ اَکھ پوٚز کَتھ واتناوان اَکھ نِوٕز واتناوان أکِس عام شہرِیَس تام یہِ حظ چھِ بِلکُل پٔز کَتھ آسان یِہِنٛدۍ رِپوٹَر چھُ آسان پھٔہلِتھ چھِ آسان یِم پوٗرٕ مُلکَس منٛز یا پوٗرٕ أکِس سِٹیٹَس منٛز چھِ یِم پھٔہلِتھ آسان بِلکُل حظ چھِ یِم اٮ۪کُریٹ نِوٕز دِوان یہِ چاہے سُہ نِوٕز پیپَر آسہِ چاہے یہِ موبایِل فون آسہِ آز کَل حظ چھُ زیادٕ موبایل فونَن پٮ۪ٹھٕے گژھن یا نِوٕز پیپَر اَکھ بینُ الاقوٲمی کَتھ آسہِ سۄ یہِ حظ چاہے سۄ پنٛنہِ مُلکٕچ کَتھ آسہِ نیشنَل لیولہِ پٮ۪ٹھ آسہِ یِم حظ چھِ بالکُل اکھ اٮ۪کُریٹ اکھ پٔز کَتھ واتناوان أکِس عام شہرِیَس تام